وَقتَس سۭتۍ سۭتۍ ہسا چھےٚ سٲنۍ کٲشِر زبان وٲقعی بَدلیمٕژ برٛونٛمہِ زمانَس منٛز ییٚلہِ یِتھٕ پٲٹھۍ میٛون بَب تہٕ میٛٲنۍ نانۍ ییٚلہِ کَتھ چھُ کَران تِم ہسا چھِ پیٛور کٲشُر کَران یَتھ منٛز نہٕ کانٛہہ تہِ بیٚکہِ زبٲنۍ ہٕنٛز مِلاوَٹھ چھِ کیٚنٛہہ یُس ہسا فرق مےٚ چھِ نوٹٕس کوٚرمُت سٔہ ہسا چھِ یہِ زِ یوٗتاہ ییٖژاہ ٹیکنالجی بڈیے یوٗتاہ یوٗتاہ اِنٛٹَرنٮ۪ٹ بڈیو تہٕ ییٖژاہ سون دُنیا اَکھ گُلوبَل وِلیج بناو تَتھ سۭتۍ ہسا گٔے سٲنۍ لَنٛگویج تہِ چینج ییٚمہِ لٮ۪ہازٕ سٲنۍ لَنٛگویج منٛز ہسا چھُ کالٹی سانہِ کالٹی تہٕ کانٹِٹی کٲشِر زبانہِ ہٕنٛز واریاہ کَم روٗزٕمٕژ مطلب زِ یُس یِم اُردوٗ تہٕ اِنٛگلِش الفاظ ہسا چھُ واریاہ زیادٕ یوٗز یِوان کَرنہٕ اَز کَل تَوَے اَسہِ یِم مول موج چھِ تِم ہسا چھِ جَنٛرٕلی اَز شُریَن کٲشِر زبانہٕ چھِ جایہِ اِنٛگلِش یا اُردوٗ اُردوٗ کَرٕناوان پسنٛد کَرٕناوُن یہِ ہسا چھُ وُنۍ کہِ اَصٕل چیٖز کِہیٖنٛۍ کیٛازِ کہِ بٲقٕے زبانہٕ تہِ ہسا پَزَن اَسہِ ہٮ۪چھنہِ مگر پَنٕنٕۍ زبان پَزِ نہٕ اَسہِ زٔنٛہٕے پَتھر ترٛاوٕنۍ تہٕ اَسہِ ہسا پَزِ پَنُن کَلچَر تہٕ پَنٕنۍ زبان پانَس سۭتۍ ہمیشہِ تھاوُن زِ یہِ ہسا چھِ سٲنۍ اَصلی آیڈینٹِفیکشَن اَسہِ ہسا پَزِ نہٕ با باقِیَن لوٗکَن ہٕنٛدِ اِنفُلَنسہٕ سۭتۍ پَنُن کلچر تہٕ پَنٕنۍ زبان یلہٕ ترٛاوٕنۍ حالانٛکہِ باقٕے زبان تہِ چھِ أزۍکِس زمانَس منٛز ضروٗری یِتھٕ پٲٹھۍ اَنٛگریزی زُبان چھِ شُرۍ تہٕ سٲنۍ گَرٕ وٲلۍ گَژھَن ہٮ۪چِھنۍ یہِ زبان یہِ زِ ہسا چھِ لایِفِہ ہٕنٛدٮ۪ن واریاہَن چیٖزَن منٛز ضروٗرت لگان البتہ کٲشُر زبان ییٖژاہ ڈایِلیٛوٗٹ گژھٕنۍ تہِ ییٖژاہ کَم اِستعمال گَژھٕنۍ اَز کَل تہٕ یہِ ہسا چھُنہٕ کٲشِر زبان باسٲنی اَز اَگر کانٛہہ شیخ اُلعالمس سُنٛد کلام پَرِ تٔمِس تٔمِس یِیہِ نہٕ شیٖتھ نَمَتھ پٔرسَنٛٹہٕ سَمجِی یہِ کیٛاہ چھُ لیٚکھِتھ یہِ ہسا چھِ سانہِ کٔشیٖر زبانہِ ہٕنٛز حالَت روٗزمٕژ اَز یہِ ہسا پَزِ اَسہِ وٲقعی چینج کَرٕنۍ تہٕ یہِ ہساے چھُ اَسہِ خٲطرٕ واریاہ ضروٗری سون کَلچَر ہسا چھِ سٲنۍ پہچان تہٕ اَسہِ پَزِ یہِ وٲقعی کَرُن